واریاہ نیچُرل رِسورٕس چھِ سٲنۍ ایریاہَس منٛز اَگر ہسا وٕچھو أسۍ سٲنِس ایریاہَس منٛز ہسا چھِ نیران کَنہٕ گٔچۍ کَنہٕ گٔچس چھِ أسۍ وَنان گُچہِ یعنے کہِ سُہ ہسا چھ اَسہِ لگان کَمہِ خٲطرٕ سُہ کَنہٕ گٔچۍ ہسا چھِ أسۍ اِستعمال کران میڈِسن خٲطرٕ یعنے کہِ میڈِسن ییٚمہِ سۭتۍ أسۍ بَناوو تَمہِ سۭتۍ ہسا بَناوو أسۍ اکھ واریاہ اکھ واریاہ میڈِسن سُہ میڈِسن ہسا لَگہِ اَسہِ واریہن دادین خٲطرٕ تہٕ یہِ ہسا یہِ کَنہٕ گٔچۍ چھ یہِ چھ اکھ کُنہِ پٔٹِکوٗلر مَنتھس منٛز یعنے کہِ مارٕچ مَنتھس منٛز چھِ یِم نیران باغن منٛز پَہاڑن نَزدیٖک چھِ یہِ آسان چاہے تم نَمبل ایریا آسہِ تمَن تمَن منٛز چھِ یہِ نیران تہٕ یہِ ہسا چھُ کُنہِ پٔٹِکوٗلر کیٚنٛژَھن دۄہن نیران تہٕ سُہ ہسا چھِ أسۍ پَتہٕ اِستعمال کَڑان تہٕ سُہ ہسا چھِ أسۍ پَتہٕ ہۄکھناوان تہٕ ہۄکھنٲوِتھ چھِ أسۍ پَتہٕ تتھ کران کٲم یہِ ہسا چھِ أسۍ کران اِستعمال یعنے کہِ میڈِسن بَناونَس خٲطرٕ تہٕ سُہ ہسا چھُ اَسہِ واریاہن چیٖزَن لَگان سُہ پَتہٕ یعنے کہِ بِزنِس ہسا کَرو أسۍ یِتھٕے کٔنۍ یِمو یِمو چیٖزو سۭتۍ